یِم بہٕ فوٹوز چھُس تُلان تِم چھُس بہٕ یوٗجولی اٮ۪ڈٹ کران اٮ۪ڈوبی کِس سافٹویرس منٛز یتھ ناو چھُ لایٹ روٗم بیٚیہِ ہسا چھُس بہٕ استعمال کران فوٹو شاپ اٮ۪ڈٹ کرنہٕ خٲطرٕ اِمیجِس چھُس نہٕ بہٕ اِتھ کٲٹھۍ نہ اٮ۪نہانس کران کینٛہہ البتہ اگر تُہۍ وٕچھو آز چھُ اے آے یُک زمانہٕ تو تیٚمہِ کہِ سۭتۍ کیٛاہ چھ کٲم گژھان کہِ یِم اسہِ امیجِس چھِ تِم ہٮ۪کہٕ ووکھ أسۍ مٲنۍ تو تِمن پِکسل سایز یِم چھِ یا پِکسل ڈینسٹی یۄس چھِ سۄ ہٮ۪کو أسۍ اِنکریٖز کٔرتھ بیٚیہِ زیادٕ ڈیٖٹیلٕز فِل اِن کٔرتھ اے آے یِکۍ استعمال کٔرتھ